وعلیکُم السلام اَہن حظ آ ؤنِو حظ آ ماچھِ بَنہِ ماچھ حظ چھُ اَصٕل تُہی ؤنِو تۄہہِ کوٗتاہ چھُو نیُن تہٕ أسۍ کَرو تَمی حِساب آ آ ٹھیٖک ٹھیٖک ٹھیٖک اَدٕ یَتھ چھُ گژھان یِہوٚے نہ یہِ چھِ ییٚتہِ أسۍ چھِ بَناوان ییٚتہِ یہِ کۄلگامی آ جنگلَس منٛز کۄلگامہِ جنٛگل ہیوٚر یہِ چھُ واتان جنٛگلہٕ پٮ۪ٹھَے أسۍ چھِ جنٛگلہٕ پٮ۪ٹھ بَناوان یہِ جنٛگلہٕ کٮ۪ن پوشَن پٮ۪ٹھ آ یہِ چھُ جنٛگلٕے پوشَن پٮ۪ٹھ بنان پَتہٕ وٕچھو تُہۍ نِیِو پَتہٕ کَرو أسۍ آ ڈِسکاوُنٛٹ تہِ دِمو تۄہہِ آ ؤنِو حظ اَتھ چھِ زٕ قٕسٕم یِوان اَکھ چھُ یِوان یِہوٚے پوشَن پٮ۪ٹھ بَنان اَکھ بیٛاکھ چھُ سَفید قٕسٕم آ آ یہِ چھُ بَناوان یہِ یُس یِمن آسان پٮ۪ٹھٕ رانی مان ژٕ ماچھ تُلٔر بٔڑ آسان آ فٲیدٕ دِوان یہِ سَفید ماچھ بیٛاکھ چھُ آ اَوا اَوا اۭں آ کیٚنٛہہ چھُنہٕ تُہۍ نِیِو کیںٛہہ چھُنہٕ أسۍ کَرو پانَے کَنسیشَن آ آ ٹھیٖک ٹھیٖک یہِ چھُ لگان ہر کُنہِ یِم چھِم یہِ چھُ مان ژٕ یہِ چھُ لَگان ہر کُنہِ ہُہ بٮ۪مارِ وٮ۪مارِ کُنہِ یا بٮ۪مٲرۍ مان ژٕ ٹھیٖک گژھان آ أتھۍ چھُ لگان یہِ آ ہر کُنہِ یہِ چھُ ہر کُنہِ بٮ۪مارِ لَگان یہِ تہِ چھُ لگان یِمنٕے بٮ۪مارٮ۪ن وٮ۪مارٮ۪ن کیٚنٛہہ تہِ بٮ۪مٲرۍ ٲسِنۍ اَمہِ سۭتۍ فِٹ گژھان سورُے یِم چھِ دۄنوَے اَصٕل زیادٕ چھُ چلان وۄنۍ فِلحال یِہوٚے اکھ آ آ نہ تُہۍ ؤنِو اَسہِ اٮ۪ڈرٮ۪س تہٕ أسۍ یِمو اوٗرۍ پانَے

اَچھا ٹھیٖک ٹھیٖک ٹھیک کیٚنٛہہ چھُنہٕ اوٗرۍ واتو أسۍ اوٗرۍ واتو أسۍ ٹھیٖک آ ٹھیٖک آ چلو کیٚنٛہہ چھُنہٕ